اگر أسۍ کَتھ کَرو آبٕچ یہِ آبٕچ تہٕ ییٚتہِ چھُ اگر بارہمولہ ڈِسٹِکٕچ کَتھ کَرٕ بہٕ تہٕ ییٚتہِ چھُ اَسہِ آبٕچ واریاہ زیادٕ مُشکِلات پرٛٮ۪تھ کُنہِ گامَس منٛز تہٕ پرٛٮ۪تھ کُنہِ جاے اَسہِ اوس آبُک سورُس جہلم تہٕ مگر سُہ چھُکھ واریاہ خراب کوٚرمُت سُہ آب تِکیٛازِ لُکھ چھِ تَتھ منٛز ژھۄٹھ وۄٹھ ترٛاوان تہٕ سُہ چھُ واریاہ زیادٕ گنٛدٕ گوٚمُت اَسہِ چھُنہٕ یِتھ کٔنۍ بیٚیہِ کٕہنۍ تہِ آبُک سورس أسۍ چھِ آب ترآسان واریاہ زیادٕ پریشان تہٕ ییٚتہِ چھُ پرٛٮ۪تھ کُنہِ گامَس منٛز پَتہٕ زَنہِ کَڑان احتِجاج سڑکَن پٮ۪ٹھ ہُپٲرۍ یَپٲرۍ کہِ اَسہِ تھٔیِو آب فیسَلٹی اگر نَلکَن ہِنٛز کَتھ کَرو تِمَن چھُنہٕ آبٕے یِوان زانٛہہ کُنہِ ساتَن چھُ آب یِوان تہٕ کَمہِ بارہمولاہَس منٛز چھُنہٕ یِتھ کَنَن آب تِتھ کَنَن اَصٕل پٲٹھۍ کِہیٖنۍ وَ اگر چھُ یِوان تہِ سُہ چھِنہٕ آسان چٮ۪نہٕ خٲطر ٹھیٖک کِہیٖنۍ تَمہِ سۭتۍ چھُ بیٚمار پیٚوان تہِ کیٛاہ نہ چھِ سُہ سُہ چھِنہٕ آسَن صاف شَکلہِ تَلَے چھُ آبہٕ تَلہٕ تَران فِکرِ کہِ یہِ چھُنہٕ صاف کِہیٖنۍ وۄنۍ سوٗنٛچِو تُہۍ ہُتھ کٔنۍ کوٗتاہ خراب آسہِ سُہ تہٕ آبٕچ چھِ واریاہ زیادٕ مُشکلات اَسہِ بارہمولہ ڈِسٹِرٛکَس منٛز ییٚتہِ چھُ واریاہ زیادٕ خراب آب آسان اگر آسہِ تہِ ہُتھ کَن چھُنہٕ آسٲنی وَ اگر أسۍ گَرٕچ کَتھ کَرو پںٛںہِ گَرٕچ تہٕ اَسہِ تہِ چھُ یِتھَے کَنۍ نَلکَن یِوان آب واب أسۍ چھِ پَتہٕ موٹرٕ سۭتۍ ہیٚور ویوٚر کھالان تہٕ ہُتھ کَنۍ چھُنہٕ اَسہِ بیٚیہِ کِہیٖنۍ آبُک یہِ کِہیٖنۍ تہٕ آب کَنۍ چھُ أسۍ سٮ۪ٹھاہ پریشان گژھان